زٕ ژور زٕ ساس شےٚ ٲٹھ شےٚ زٕ ساس ٲٹھ دَہ نَو زٕ ساس ژوداہ باہ باہ زٕ ساس کُنوُہ